آ بلکل یہِ چھُ اَصٕل کوٚسچَن کوٚ اَصٕل سوال کوٚروُ تۄہہِ اَتھ متعلق اگر أسۍ وٕچھو کٔشیٖرِ منٛز آسہٕ بروںٛٹھ یِوان مینلی لَبنہٕ شَیزوتھورٮ۪کٕس جیٖنٕے جیٖنَسٕکۍ یِم گاڈٕ یِمَن ٲسۍ وَنان أسۍ کٲشِر گاڈ یَتھ منٛز اوس یِوان ألۍ گاڈ ٲسۍ یِوان کھونٛٹھ اوس یِوان چوٚش اوس یِوان یا چھِرُو گاڈ ٲس یِوان اور یَتھ ٲسۍ وَنان أسۍ تِم بروںٛٹھ یِم رامہٕ گُرَن تہِ ٲسۍ یِوان مگر اَزکَل اگر أسۍ وٕچھان چھِ یۄس کٔشیٖرِ ہِنٛز ٹرٛٮ۪نٛڈ گٔے ییٚتہِ گٔے کینٛہہ ماحولِیاتی آلوٗدگی سۭتۍ اور یَتھ منٛز آے یِم کۄلہٕ وغیرہ یِم آے کَرنہٕ یوٗز یِم آے استعمال کَرنہٕ خٲ بدل کامٮ۪ن خٲطرٕ اور یِمَن منٛز ترٛووُکھ گَنٛدگی ییٚمہِ کہِ وجہ سۭتۍ یہِ کٲشِر گاڈ زیادٕ روٗز نہٕ زندٕ ییٚتہِ کینٛہہ اور وۄنۍ چھِ أسۍ وُچھان ڈَلہٕ سایڈَن یا تَتھ کُنہِ گامَس یَتھ منٛز یہِ آرٕ آسہِ یُس صاف آرٕ آسہِ تَتھ منٛز چھِ یِوان وُنہِ یہِ کٲشِر گاڈ لَبنہٕ مگر زیادٕ چھَنہٕ یِوان لَبنہٕ اور خاص کَر یُس وۄنۍ کٔشیٖر قوم چھُ یہِ چھُ وۄنۍ ٹرٛاوُٹ یَتھ وَنان چھِ ترٛوڈ گاڈٕ تہِ یہِ چھُ تُکُن گوٚمُت زیادٕ مٲیِل اور یَتھ منٛز یِم وۄنۍ کھٮ۪وان چھِ زِ یِم البتہ تَتھ چھِ چیٖز اَکھ سۄ چھےٚ درٛوٚج پَہم گٲڈ گژھان تَتھ چھِ پانٛژھ ہَتھ ساڑ پانٛژھ ہَتھ کِلوٗ گژھان البتہ سۄ چھِ بَڑٕ اَصٕل بہتریٖن گاڈ تہٕ یَس زیادٕ پَہَم أسۍ کٲشِرۍ چھِ وَنۍ پرٛٮ۪فَر کَران اور اَتھ برعقس چھُ وۄنۍ پٲرِم گاڈ تہِ یَتھ وَنان چھِ أسۍ پنٛجٲبۍ گاڈ تہِ تَتھ متعلق آسِوُ تۄہہِ بوٗزمُت اور تِم چھِ یِوان خاص کَر وۄنۍ سانِس ڈَلَس مںٛز چھِ یِوان تِم لَبنہٕ اور تِم چھِ ییٚتہِ یِوان پالنہٕ اور تِم چھِ یِوان زیادٕ پَہَم کھٮ۪نہٕ وۄنۍ اور روٗد سوال یوُس تۄہہِ ووٚنوُ کہِ اَتھ اَمِکۍ فٲیدٕ کیٛاہ چھِ صحتَس خٲطرٕ اَتھ منٛز چھِ یِوان واریاہ زیادٕ پرٛوٹیٖن لگ بگ لگ بگ شیٹھ پٔرسَنٛٹ ٹُہ سَتَتھ پٔرسَنٛٹ پرٛوٹیٖن چھِ یوان لَبنہٕ اَتھ گاڈِ منٛز یوٚس نِہایتی مُفیٖد چھُ سانہِ صحت خٲطرٕ اور باقٕے تِم چیٖز تہِ یِم نہٕ مازَس منٛز چھِ آسان کینٛہہ تِم چھِ اَتھ گاڈِ منٛز اور ییٚمہِ یہِ چھِ سارنٕے اَتھ منٛز یہِ چھِ وَیان تہِ اَصٕل اور بہتریٖن صحت خٲطرٕ یہِ چیٖز